ہٮ۪لو وعلیکُم السلام اَچھا تُہۍ کھیٚیِو یہِ پَشپان چھُو حظ کِنہٕ بنٛد زُکام چھِ حظ پَشپان کِنہٕ بنٛد چھُ اَچھا تُہۍ کھیٚزیو اٮ۪زتھرٛومایسٕن بیٚیہِ ترٛٲۍزیو نُنہٕ کھیٚزیو تُہۍ کٲجَس بَتہٕ کھٮ۪تھ بیٚیہِ کٔرۍزیو نُنہٕ آبہٕ گَر گَر دۄیہِ لَٹہِ اَمہِ سۭتۍ گژھِ فرق تُہۍ کٔرِو وۄنۍ یِہوٚے ٹرٛیٖٹمٮ۪نٛٹ تُہۍ کھیٚیِو اٮ۪زتھرٛومایسٕن بیٚیہِ کٔرِو دۄہَس نُنہٕ آبہٕ گَرگَر آدٕ حظ آدٕ